اَسَلامُ علیکُم وَرحمتُہ اللہِ وَبَرَکاتہُ آز وَنہو تۄہہِ بہٕ گَرَس منٛز گاڑن اَپناوُن کوٗتاہ سرٛوگ یا درٛوگ چھُ پٮ۪وان أکِس گَرٕ وٲلِس گۄڈٕ دٔسلابَے گاڑَن بَناونہٕ خٲطرٕ گژھِ اَصٕل زٔمیٖن گَرَس منٛز آسٕنۍ یَتھ منٛز زَن سبزی اَصٕل پٲٹھۍ وۄپداونہٕ ییہِ یا پوش وۄپداونہٕ یِنۍ پوش چھِ واریاہ درٛگۍ پٮ۪وان تِکیازِ تِمَن چھُ پٮ۪وان واریاہ واتُن تِمَن چھُ ٹایمہٕ ٹایمہٕ پٮ۪وان آب دیُٚن کُلس پٮ۪ٹھ وَنہٕ بہٕ تۄہہِ یہِ زِ سبزی بناوٕنۍ چھِ وَ سَہَل آنٛگنَس منٛز مگر پوش یا گۄلاب بناوُن چھُ واریاہ مُشکل گژھان